اَسہِ حظ اوس کوٚرمُت رٮ۪سٹورَنٛٹ پٮ۪ٹھ چِکَن بِریانی آرڈَر مگر یُتھُے اَسہِ آرڈَر کوٚر تہٕ اَسہِ دِژَے تِمَن کینٛہہ اِنَسٹرٛکشَن یورَے تۄہِہ کٔرِو یِتھ پٲٹھۍ مگر تِم ٲسۍ نہٕ اٮ۪وَلیبٕل تَمہِ وِز کِہینۍ تَتہِ تِم ٲسۍ نہٕ تَتٮ۪ن کِہینۍ پَتہٕ کَرے اَسہِ تِمَن فون تُہۍ کٔرِو حظ یِتھ پٲٹھۍ یِتھ پٲٹھۍ مگر تَتہِ اوس نہٕ فون وون تہِ گژھان کِہینۍ یۄس اَسہِ وٮ۪ب سایِٹ پٮ۪ٹھ ٲسۍ کٔرمٕژ اَسہِ حظ اوس وُچھمُت وٮ۪ب سایِٹہِ پٮ۪ٹھ یہِ اَمیُٚک یہِ اَٮ۪ڈ پَتہٕ کوٚر اَسہِ تَمے پٮ۪ٹھ آرڈَر اَلبتہ سۄ وٮ۪ب سایِٹ تہِ ٲسۍ نہٕ خاص چَلان پَتہٕ کِہینۍ نہٕ تَمہِ پَتہٕ حظ گٔیے أسۍ تور تہٕ پَتہٕ ووٚن اَسِہ تِمنٕے تُہۍ کٔرِو حظ یِتھ پٲٹھۍ اِنَسٹرٛکشَن دِژے اَسہِ تِمَن تھوڑا بہت تہٕ تِمَن اوس نہٕ سُہ یاد روٗدمُت کِہینۍ نہٕ مےٚ حظ ٲسۍ خاص مہمان ٲسۍ مےٚ تَمہِ دۄہ تَمے باپَتھ کَرے مےٚ تِمَن رِکٮ۪سٹ زِ تُہۍ کٔرِو حظ یِتھ پٲٹھۍ یِتھ پٲٹھۍ باقٕے جایَن تہِ چھُ اَسہِ مِلان مگر سُہ اوس اَصٕل رٮ۪سٹورَنٛٹ تَمے باپَتھ پیٚیہِ اَسہِ تِمنٕے سۭتۍ کَنٹٮ۪کٹ کَرُن تہٕ أسۍ چھِ کَران رِکٮ۪سٹ زِ اَل آیِندٕ گژھِ نہٕ یِتھ پٲٹھۍ خَجالَت گژھٕنۍ کِہینۍ تہِ شُکریہ